پٕلاسٹِکٕکۍ گرٛنٛزٕ روٚس چیٖز چھِ وۄنۍ سانہِ زِندگی ہُنٛد حِصہٕ بَنیمٕتۍ صبحٲے چھِ أسۍ پٕلاسٹِک بُرشہِ سۭتۍ دَنٛد صاف کَران سَرٛان چھِ کَران تہٕ آب چھِ رَٹان پٕلاسٹِک بالٹیٖنَن منٛز أسۍ چھِ ٹیرلیٖنٕکۍ تہٕ نایلانٕکۍ پَلَو لاگان سانٮ۪ن سُلہَرٮ۪ن منٛز چھِ پٕلاسٹِک بانو جاے رٔٹمٕژ أسۍ چھِ کھۄرَن پٕلاسٹِک کھۄربان لاگان یِمَن موٹَر کارَن تہٕ بَسَن منٛز أسۍ اورٕ یورٕ گژھان چھِ تِمَن ہِنٛد واریاہ تان چھِ اَمی پٕلاسٹِکٕکۍ بازرٕ یہِ کینٛژاہ أسۍ اَنان چھِ پٕلاسٹِک ٹھیلَن منٛزٕے چھِ اَنان پٕلاسٹِک چھُ رنٛگہٕ رنٛگہٕ کامٮ۪ن منٛز یِوان وَرتاونہٕ پٕلاسٹِکُک مُلہٕ مَواد چھُ پیٹرولیَم تہٕ قۄدرٔتی گیسو نِشہِ حٲصِل یِوان کَرنہٕ یِم چیٖز چھِ قۄدرَتَن بنٲمٕتۍ اَماپوٚز پٕلاسٹِک بَنو اِنسانَن پٕلاسٹِکَس بنیمٕتۍ چیٖز چھِ خۄشوٕنۍ صاف تہٕ سرٛوگۍ آسان یِم چھِ لَتہٕ وٲے تہِ تہٕ پایدار تہِ یہِ چھُ پوٚز اِنسان چھُ قۄدرٔتی ؤسیٖلہٕ کامہِ لٲگِتھ تِم ختم کَرنَس کُن لوٚگمُت یِم اگر مۄکلَن دُبارٕ پاتھٮ۪ن چھِ نامُمکن مثالَے جنٛگل زٔمیٖن تَل نیرَن وول میٚژِ تیٖل شٮ۪شتٕر ترٛام کولہٕ ژِنہِ پٕلاسٹِک چیٖز چھِ یِمَن قۄدرٔتی ؤسیٖلَن پٮ۪ٹھ دَباو کَم کَران اَماپوٚز پٕلاسٹِک چھُ دۄہ کھۄتہٕ دۄہ کُل عالمہٕ خٲطرٕ پریشٲنی پٲدٕ کَران تِکیازِ یہِ چھُنہٕ زٔمیٖنَس منٛز گَلان ہۄژان تہٕ میٚژِ سۭتۍ شرٛپان أسۍ چھِ بازرٕ چیٖز مٔلۍ ہٮ۪وان مٔلۍ ہٮ۪تھ چھِ خۄشوٕنٮ۪ن پٕلاسٹِک تہٕ پالتھیٖن ٹھیلَن منٛز گَرٕ واتناوان تۄہِہ آسوُ وُچھمُت زِ پَتہٕ چھِکھ أسۍ یِم ٹھیلہٕ دٲرِتھ دِوان گَرو منٛز نیرَن وول ژھۄٹھ ہُریومُت کھٮ۪ن چٮ۪ن پَلَو زَچہِ ژٲریُٚن شِشتٕر کھَنجہِ تہٕ پٕلاسٹِک چیٖز تہِ چھِ دِوان نٮ۪بَر دٲرِتھ یِم سٲری چیٖز چھِ گٔلِتھ تہٕ ہۄژِتھ میٚژِ شرٛۄپان شِشتٕر کھَنجَن چھُ لَگان کھَے اَماپوٚز پالتھیٖن ٹھیلہٕ یِم عام لُکھ مومجام ٹھیلہٕ وَنان چھِ تہٕ پٕلاسٹِک چیٖز چھِنہٕ ہَرگِز گَلان تہٕ ہۄژان تِم چھِنہٕ دَزان تہٕ سَہَل سَہَل اگر دَزن تہِ تیٚلہِ چھِ تیُٚتھ دٕہ پٲدٕ کَران یُس أنٛدۍ پٔکِس منٛز روزَن واجنٮ۪ن زُو زٲژَن ہِنٛدِ خٲطرٕ سٮ۪ٹھاہ مُضِر چھُ یِم ٹھیلہٕ چھِ کۄلَن منٛز جمع گٔژھِتھ آبَس ٹھوٚر کَران پٲداوار دِنہٕ وٲلِس زٔمیٖنَس چھِ بٮ۪وو بَناوان یَتھ یَتھ جایہِ آب رُکاوان چھِ تَتہِ چھِ مَچھِ تہٕ مٔہہ گَژھان پٲدٕ یِم بٮ۪مارِ چھِ پھٔہلاوان اِم ٹھیلہِ چھِ چاروایَن ہِنٛدِ باپَتھ تہِ موت تِم چھِ بٮ۪خبری منٛز نٮ۪نٛگلاوان شِکمَس منٛز وٲتِتھ ییٚلہٕ نہٕ شرٛپان چھِکھ چھِ بِچارٕ مَران اَسہِ پَزٕ پالتھیٖن لِفافَن تہٕ ٹھیلَن ہُںٛد وَرتاو ختم کَرُن پَنُن اوٚنٛد پوٚک اولودگی نِش مۄچھِ تھاونہٕ باپَتھ چھُ کَپَر ٹھیلَن کاغذ لِفافَن تہٕ پَٹسَن بوٚہرٮ۪ن ہِنٛدِس ورتاوَس پٮ۪ٹھ زور دیُٚن